ییٚلہِ أسۍ پلو چھِ آسان چھلٕنۍ أسۍ چھِ گۄڈنیُکٕے چیٖز یُس أسۍ کران چھِ أسۍ چھِ پلو أکِس بالٹیٖنس منٛز تراوان تہٕ تتھ بالٹیٖنس منٛز چھِ أسۍ گۄڈٕ سرُف تراوان اَتھ تہٕ ییٚلہِ أسۍ سرُف چھِ ایڈ کران پؠٹھ چھِ أسۍ ترٛاوان واٹر ییٚلہِ أسۍ آب تہِ چھِ اتھ تراوان أسۍ چھِ اتھ ترٛاوان توٗتاہ آب یوٗتاہ یِم پلو چٮ۪ین یِتھُے یِم پلو چھِ گژھان تر اَصٕل پٲٹھۍ پتہٕ چھِ أسۍ کران کٲم أسۍ ہسا چھِ پؠٹھٕ یِمن لَتہٕ مونڈ کران چھا ٹھیٖک تمہِ پتہٕ یُتھُے أسۍ کران چھِ کٲم یہِ مل چھُ روزان یُس اَتھ منٛز چھُ روزان پتہٕ چھِ أسۍ یہِ کیاہ ڈرٛین آوُٹ کران أسۍ چھِ یہِ کَڑان نؠبر اَمہِ نِش امہِ بالٹؠن منٛز یہِ چھِ أسۍ یانے فِیانن ہیوٚو تہٕ پتہٕ چھِ أسۍ بیاکھ چیٖز کران کٲم پتہٕ چھِ أسۍ یِمن پلون بیٚیہ گرے اکھ کڑان تہٕ ییٚلہِ أسۍ آبہ گرے یِمن کٔڑ پتہٕ چھِ أسۍ یِمن صابن دِوان ییٚلہِ أسۍ صابن چھِ یِمن دِوان پتہٕ چھِ أسۍ پؠٹھٕ یِمن بُرُش دِوان برُش دِتھ ییٚلہِ أسۍ وۄنۍ بیٚیہِ چھِ یِمن پتہٕ گراے زٕ ترٛےٚ کڑان یوٗت کال اَتھ یہِ سُہ پوٚس چھُ آسان أنٛدرٕ سُہ چھُ نؠبر نیران تہٕ یِمن چھُنہٕ پتہٕ چھِ سُہ صابن مُشُک گوٚژھ نہٕ آسُن روٗدمُت کبڑس أنٛدرٕ کیٚنہہ تہٕ پتہٕ ییٚلہِ یِم ہۄکھناوٕنۍ چھِ آسان اگر ہسا تاپھ آسہِ أسۍ چھِ یِم نؠبرٕ کٔنۍ تاپس ترٛاوان أسۍ چھِ تمہِ خٲطرٕ چھِ آسان أسۍ ترٲمٕژ رز اکھ بونٛٹھٕے یُس زن دۄن انٛدن گنٛڈ کٔرِتھ چھِ آسان تہٕ کُنہِ سۭتۍ تہٕ یہِ اَتھ چھِ أسۍ یہِ تاپس تراوان پتہٕ أتھۍ پؠٹھ یہِ تاپس منٛز اَگر وۄنۍ اَسہِ باسہِ کنڈِشنٕز چھِ یِم اوٚبر ہسا چھُ روٗد مَہ لاگہِ یَتھ تیٚلہِ ہسا چھِ یہِ اکھ رز آسان أسۍ أنٛدرٕ کَنہِ تہِ ترٲمٕژ یُس اَسہِ پَشس تل چھِ تھاوان رز اکھ اَمہِ خٲطرٕ یِمن کنڈِشنن منٛز یۄس اَسہِ بکار چھِ یِوان یتھ پؠٹھ أسۍ پلو چھِ تھاوان تہٕ یِم چھِ أتھۍ تُہۍ أسۍ ہۄکھناوان یا آز چھِ وۄنۍ واشنٛگ مِشیٖن تہِ یِوان تتھ منٛز تہِ چھِ ہؠکان أسۍ وۄنۍ ڈراے کٔرِتھ یِم کلوزٕس پنٕنۍ تہٕ ووٚں آب بچاونہٕ خٲطرٕ چھِ أسۍ کران گۄڈنؠتھٕے کوٗشِش یُس ییٚلہِ أسۍ آب چھِ ترٛاوان ہُتھ منٛز اَسہِ گوٚژھ آسُن سُہ گوٚژھ نہٕ جادٕ آسُن سُہ گوٚژھ نہٕ لیٖک گژھُن ٹَبہٕ پؠٹھ کیٚنہہ تہٕ دوٚیِم چیٖزس یُس أسۍ کران چھِ أسۍ چھِ ییٚلہِ أسۍ گۄڈنِچ گراے چھِ أسۍ کڑان سُہ آب چھِ أسۍ تھاوان موٗجوٗدٕے یوٗت کال أسۍ سٲری پلو تتھ منٛز اکہِ اکہِ چھِ بڑناوان تہٕ پوٚس ہُہ پتہٕ چھِ أسۍ دوٚیِمہِ لٹہِ آبہٕ بالٹیٖن کران جمع تتھ منٛز چھِ أسۍ بیٚیہِ سٲری پلو گۄڈٕ وزناوان یِتھٕے کٲٹھۍ تہٕ پتہٕ چھِ أسۍ صاف گرے کڑان اکھ یُس أسۍ تمہِ ساتہٕ چھِ أسۍ تھاوان آب یلاے تہٕ أسۍ چھِ کران کوٗشش آب گوٚژھ کم نَتہٕ کم یُن خرچاونہٕ